اَسَلامُ علیکم وَرحمتہ اللہ یُس ہَسا پرٲنۍ یِم موبایل فون چھِ بیٚیہِ اَزِکۍ یِم سمارٹ فون چھِ یِمَن حظ چھِ واریاہ زیادٕ ڈِفرَنس کیٛازِکہِ یِم یم پرٲنۍ فون چھِ تمہِ سۭتۍ ٲسۍ خٲلی کالے یٲژ ہیٚکان کٔرِتھ یا میٚسیج ہٮ۪کان سوٗزِتھ البتہ یِم اَزِکۍ یِم سٕمارٹ فون چھِ ییٚمہِ سۭتۍ چھِ کال تہِ ہٮ۪کان کٔرِتھ ویٖڈیو کال تہِ ہٮ۪کان کٔرِتھ بیٚکہِ سُنٛد مان ژٕ بُتھ ہٮ۪کان وُچھِتھ کالہِ پٮ۪ٹھ چاہے سُہ کَتہِ تہِ ٲسِن مُلکہٕ نٮ۪بر ٲسِن مُلکَس منٛز ٲسِن کُنہِ تہِ جایہِ ٲسِن بیٚیہِ ہٮ۪کان کینٛہہ سٔرٕچ کٔرِتھ ایٚساینمنٛٹ کٔرِتھ ٹاسک کٔرِتھ کینٛہہ وٕچھِتھ کانٛہہ جاے وٕچھتھ یور من آسہِ گژھنُک سُہ جاے وٕچھنٕچ فونَس پٮ۪ٹھ یُس ہَسا یہِ بہٕ کَرٕو یُس کَنٮ۪کشَنٕچ کَتھ کَنٮ۪کشَن فَنٛگشَن کیاہ چھِ گۄڈٕ ہَسا اوس یِہے یہِ مان ژٕ لَجے کال تہِ لَجے کیٛازِکہِ ٹاوَر نَسا یہِ ٲسۍ نہٕ مُکمل کِہیٖنۍ کیٛازِکہِ یِم ٹاوَر اوس پرٛٮ۪تھ کُنہِ جایہِ آسان اولیبٕل کیٚنٛہہ منٛزٕے اوس کانٛہہ ٹاور آسان اکھ ٹاورَ اوس آسان أکِس گامَس منٛز زٕ ٹاور ٲسۍ آسان أکِس گامَس منٛز البتہ آز چھِ وَتہِ پَتہٕ وَتہِ ٹاوَر وَتہِ پَتہٕ وَتہِ ٹاوَر وَتہِ پَتہٕ وَتہِ ٹاوَر آز حظ چھِ واریاہ زیادٕ آسٲنی یُس اَسہِ آز چھِ فایو جی سِم فایو جی سِم چھِ استعمال کَران البتہ ونۍ چھِ مےٚ فور جی یا بٲکی چھِ فایو جی سِم استعمال کَران اَتھ چھِ الگ الگ پٕلان آسان بہٕ زٕ ہَتھ تہٕ کُنوَنزاہ رۄپیہِ چھُس بہٕ زٕ ہَتھ تہٕ کُنتٲجی رۄپیہِ چھُس بہٕ ترٛاوان پَتہٕ چھُس گٔیَس بِل تہِ دَہ وُہ رۄپیہِ باقے یِم آسان چھِ تم چھِ ترٛاوان مےٚ باسان ترٛےٚ ہتھ نَمنَمَتھ پانٛژھ ہتھ نَمنَمَتھ یوٗت یوت ییٚمِس بَجٹ آسہِ تیوٗت چھِ تٕم ترٛاوان البتہ بہٕ ووٚنمو اَکٕے کَتھ یِم پرٛٲنۍ یِم سمارٹ فون یِم پرٛٲنۍ یِم موبایِل فون ٲسۍ تم ہَسا چھِ آز کُنہِ منٛز مُجراے کیازکہِ یِم یِم نٔے سُمارٹ فون چھِ تِم ہَسا چھِ واریاہ زیادٕ اَصٕل بہٕ ونمو تۄہہِ پرٛتھ کینٛہہ چھِ ہیکان تَتھ وٕچھِتھ آرام سان